وعلیکُم اسلام اَہن حض کٔرۍ تو حُکما اَہن حظ آ آ بِلکُل بِلکُل

آ کِلنِک چھِ آسان بٹہٕ وار دۄہ یَلہٕ تہٕ اَتھ چھِ تھاوُن فیٖس بٔرِتھ گۄڈنیٚتھےٕ اَتھ چھ ہَفتہٕ برٛوٗنٛہے تھاوُن فیٖس بٔرِتھ پتہٕ چھُ یِوان ہَفتہٕ بعد نمبر تۄہہِ کیٛاہ پرٛابلِم چھِ اَمہِ سۭتۍ گژھان

اَتھ چھا وۄنۍ سرجری چھا کرٕنۍ کِنہٕ گۄڈٕ دِمٕہوس دوا مےٚ باسان نا ہَفتس کھنٛڈس تہِ وُچھو اگر تٔمہِ سۭتۍ گٔے فرق تہٕ یہِ نَتہٕ چھِ اَتھ سٔرجری کرٕنۍ تہٕ سٔرجری گژھِ کِلنِک پیٚٹھ تہِ ییٚلہِ بیسکلی اتہِ پنُن ہاسپٹل چھُ نِیر ہاسپِٹل تَتہِ ہیٚکہِ گٔژھِتھ اَمہِ سۭتۍ لگان چھا اتھ کِنہٕ لگان چھُسا آ تُہۍ کٔرۍزیٚو کأم تیٚلہِ کٔرۍ تُہۍ ہیٚکِو رِموٗوٕے کرٕنۍ نا اوا تُہۍ کٔرۍزیٚو کأم تُہۍ کٔرۍزیٚو پنُن یہِ کِلنِک چھُنا تَتھ ہیٚکِو تُہۍ نمبر دِتھ ٹھیٖک چھُنا تَتھ کٔرۍزیٚو فون تَتہِ چھُ آسان سُہ بِہِتھ سُہ ونِو تۄہہِ کیٛاہ ڈیٹ دِیٖوٕ ہاسپِٹل لگوٕ تۄہہِ لگ بھگ تَتہِ چھ پیی ہاسپِٹل لگن زٕترٛےٚ ریٚتھ تپٲرۍ گژھِ پتہٕ گژھِ زیادٕ پرابلِم أمۍسٕے باقٕے اوس نہٕ کیٚنٛہہ تہٕ وۄنۍ اگر تۄہہِ پانس تہِ باسوٕ پرٛاویٹ کرناوُن حقیٖقتھ گرس منٛز چھِ آسان واریاہ پرٛابلم پتہٕ ما چھِ اِنسانس پیٚوان یاد تھاوان آ وۄنۍ اگر باسِو تۄہہِ پانس یہِ باسوٕ تۄہہِ ٹھیٖک یِتھٕ کٔنۍ زن اگر تُہۍ یوٗرۍ یِیوٗ تہٕ بہٕ چھُس حیدر پورِ تہِ وُچھان شہرٕ تَتہِ تہِ اگر تُہۍ تَتہِ چھ دَہ بجے پیٚٹھ آسان برابر کالچن پانٛژھ بجے تام یَلہٕ اوا اوا بٹہٕ وار بٹہٕ وار نا بیٚیہِ زیادٕ پرابلِم ما چھِ تیٚلہِ چھُ کرُن یتھ جلدی پہم تہِ آ تیٚلہِ کڈہون نیبرٕے تیٚلہِ کٔڈِو تُہۍ ڈیٖل تٔمِس سۭتۍ کتھ تہٕ اَد حظ چلو